ہٮ۪لو السلام علیکُم وعلیکُم السلام آ تُہۍ چھُو حظ ٹھیٖک آ ٹھیٖک تُہۍ چھُوا اَلخیٖدہ بہٕ چھَس اَیمَن بانٛڈی پورہ پٮ۪ٹھ مےٚ بوٗز یہِ تیٖر کٕنان اَچھا اَچھا مےٚ ٲسۍ تیٖر بِزٲتی ٲسۍ مےٚ زٕ ژور ہیٚنۍ تُہۍ ؤنِو مےٚ یِمَن کیٛاہ ریٹ چھِ گژھان اَچھا دَراَصٕل چھِ مےٚ وا وارِ پٮ۪ٹھ تیٖر ہیٚنۍ اگر تُہۍ مےٚ اَتھ تھوڑا کَم کٔرِو تُہۍ ؤنۍوٕ مےٚ اَتھ کوٗتاہ کَم ہیٚکہِ گٔژھِتھ آچھا بہٕ چھَسو تۄہہِ تی وَنان اگر تُہۍ مےٚ مےٚ چھِ واریاہ تیٖر ہیٚنۍ اگر تُہۍ مےٚ کَم کٔرۍہوٗ تَمی حساب چھَس بہٕ وَنان تُہۍ ؤنۍوا أکِس تیٖرَس کوٗتاہ چھِ وَزَن گژھان اَچھا ٹھیٖک تُہۍ کَتھ جایہِ چھُو یہِ آسان بِہِتھ اَچھا تُہۍ ؤنۍوُ أسۍ کَر یِمو اوٗرۍ اَچھا اَچھا چلو ٹھیٖک چھِ تیٚلہِ یِمہٕ بہٕ ٹھیٖک اَدٕ کیٛاہ چلو ٹھیٖک چھِ